اسلام علیکُم تُہۍ چھُو حظ گارڈنَر اَسہِ اوس پارکہِ آمُت گاسہٕ تہٕ درٛمُن گُتُل اَسہِ ٲس سۄ مٮ۪نٹین کَرٕنۍ تۄہہِ چھَو ٹھیٖک حظ چھُ مگر ییٖزیٚو